اَسلامُ علیکُم اَہَن حَظ ؤنِو حَظ اَہَن حَظ

اَہَن حَظ آ وُنکٮ۪س حَظ چھُ سُہ ایٚویلیبُل کِہیٖنٛۍ تہِ تۄہہِ کوٗتاہ بوٚڈ چھُو توتہِ تہِ ضروٗرت ٹھیٖک میٖڈیَم سایِز چھُو حَظ ضروٗرت ٹھیٖک مگر وُنکٮ۪ن چھُ نہٕ ایٚویلیبُل کِہیٖنٛۍ تہِ تہٕ بہٕ کَرہو تۄہہِ صُبَحس یوٚرَے کال کہِ صُبَحن تام واتناو بہٕ سُہ اَہَن حَظ ٹھیٖک نہَ وُنکٮ۪نَس چھُ نہٕ ایٚویلیبُل کِہیٖنٛۍ تیٚلہِ وَنہو بہٕ یورے کہِ وُنکٮ۪ن چھُ نہٕ ایٚوہلیبُل سُہ سیٚٹ چھُ نہٕ وُنکٮ۪س ایٚویلیبُل کِہیٖنٛۍ تہِ صُبَحس کَرہو بہٕ تۄہہِ یورَے کال کہِ کُس سیٚٹ آسوٕ تہٕ پَتہٕ ضروٗرت سُہ سیٚٹ بَنہِ صبَحنَس

صُبحَن کَرہو بہٕ تۄہہِ دَہ کَاہ بَجے ہِیٛوٗ کال یورَے تہٕ اَز کَرناو بہٕ اَز اَنٕناو بہٕ سُہ سیٹ ٹھیٖک چھُ

چلو ٹھیٖک چھُ صُبَحس کَرہو بہٕ یورَے کال تہٕ اَچھا سلامُ علیکُم